سرینگر ڈِسٹِرکَس منٛز چھُ واریاہ اَسہِ کرٛاپٕس گرٛو یِوان کَرنہٕ یِم ییٚتہِ چھِ لوکَل اِکنامی منٛز واریاہ ہٮ۪لٕپ کَران چھِ مِثال کے طور پے سرینَگرَس منٛز چھُ کیٚنٛہہ علاقہٕ یِمَن منٛز کراپٕس گرو چھُ یِوان کَرنہٕ سَپوز پال پور علاقہٕ چھُ تَتہِ چھُ تمام سبزیٖز گرٛو یِوان کَرنہٕ تَتہِ چھُ رایِس چھُ تَتہِ گرٛو یِوان یعنی دانہِ چھُ تَتہِ وۄپداونہٕ یِوان تَتہِ چھُ یِوان دالہٕ چھُ تَتہِ وۄپداونہٕ یِوان تَتہِ چھُ یِوان گَنڈٕ تہٕ ٲلوٕ وۄپداونہٕ تہٕ امہِ علاوٕ چھِ تَتہِ یِوان وانٛگَن وۄپداونہٕ ہٮ۪مبہٕ وۄپ وۄپداونہٕ یِم چھِ سٲری تِم اَیٹَم یِم اَتہِ وۄپداونہٕ چھِ یِوان اَمہِ علاوٕ چھِ سرینَگرَس منٛز یہِ حظ یہِ دانہِ تہِ وۄپداونہٕ یِوان تہٕ جایہِ جایہِ چھِ سرینَگرَس منٛز واریاہَن علاقَن منٛز لۄکٹی مۄکٹی تہِ اگر چھُ مگر واریاہ علاقہٕ چھُ یِمَن منٛز باغ تہِ چھُ یِمَن منٛز ژوٗنٛٹھۍ چھِ ٲر چھِ لَبنہٕ اَسہِ یِوان تہٕ یِم سٲری فُڈ آیٹَم چھِ یا کھٮ۪نٕکۍ کھٮ۪نہٕ خۄردٕکۍ چیٖز چھِ کرٛاپٕس چھِ یِم چھِ سرینَگرٕچ لوکَل اِکانمیی منٛز واریاہ واریاہ ہٮ۪لٕپ کَران تہٕ واریاہ مَددگار ثٲبِت سَپدان تہٕ یِم چیٖز چھِ پَتہٕ مارکٮ۪ٹَس منٛز یِوان سبزی مٔنڈی منٛز چھِ یِم واتان لال چوک چھُ یِم واتان یِم چھِ واتان بَٹہٕ مالیُن چھِ یِم خصوٗصی طور پے واتان تہٕ تَمہِ پَتہٕ چھِ یِم جایہِ جایہِ یُس سبزی مارکٮ۪ٹ چھُ تِمَن منٛز چھِ یہِ سبزی خٔریٖد تہٕ فروختہٕ تہِ چھُ اَمِچ گژھان تہٕ یہِ چھُ کٕننہٕ یِوان لوکَل گَرٕ والٮ۪ن چوٗنکہِ ییٚتہِ چھِ سبزی مٔنٛڈی واریاہَن جایَن سرینگرَس منٛز تِمَن تِمَن سبزی مٔنڈِین منٛز چھُ یہِ سبزی گَژھان یا یہِ دانہِ گَژھان یا یہِ کیٛاہ چھِ اَتھ وَنان توٚمُل چھُ گژھان تور ژوٗنٛٹھۍ چھُ گژھان وانٛگَن چھُ گَژھان اَلہٕ چھُ گَژھان یِم چھِ سٲری ڈِسٹِبیوٗٹ گَژھان پَتہٕ سٲرسٕے سرینگرَس منٛز تہٕ امہِ سۭتۍ چھِ یِم زَن سبزی وۄپداوَن والٮ۪ن ہِنٛز اِکنامی چھِ تہٕ یِمن چھُ بوٗسٹ گژھان اِکنامی تہٕ لوکَل لُکَن تہِ چھُ پنٛنہِ کٔشیٖرِ ہُنٛد کھٮ۪ن مِلُن میثر گژھان تہٕ یہِ چیٖز چھُ اَسہِ سووِنٛگ ییٖتِس کالَس چھِ یہِ اگر تعلُق وٕچھو أسۍ یہِ أسۍ کمہِ ساتہٕ چھُ یہِ یِمہٕ کرٛاپٕس گرٛو کَران أسۍ چھِ وٕچھان کہِ کٔشیٖرِ منٛز چھُ وَنٛدٕ شٮ۪ن رٮ۪تَن آسان ییٚتہِ چھِ أسۍ زیادٕ تَر گرمی منٛز یعنی سَمرَس منٛز چھِ أسۍ ییٚتہِ کیٛاہ چھِ اَتھ وَنان یِم سبزی وۄپداوان تہٕ یِم کراپٕس وۄپداوان تہٕ خصوٗصی طور چھِ ییٚتہِ لَگان اٮ۪ریلَس منٛز چھِ أسۍ ییٚتہِ سبزی وۄپداونٕچ پرٛوسٮ۪س سِٹاٹ گَژھان تہٕ یَتھ منٛز أسۍ وٕچھان چھِ دانہِ چھُ آسان یعنی کہِ توٚمُل چھُ آسان باغَن چھُ سَگ یِوان کَرنہٕ باقٕے نِۂلۍ ہاکھ بَد گوٗپی یِم چھِ أسۍ تَمہِ ساتہٕ وۄپداوان تَمہِ پَتہٕ چھُ یہِ وۄپدِتھ تہٕ اَمیُک ہاروٮ۪سٹِنٛگ سیٖزَن یِوان پَتہٕ چھِ ہاروٮ۪سٹ أسۍ کَران یہِ پَتہٕ چھِ أسۍ یہِ سبزی والو ذٔریعہِ یا یِمَن کاربٲرۍ لُکھ آسان چھِ تِہنٛدۍ ذٔریعہِ چھِ یِوان سبزی مارکٮ۪ٹَن منٛز واتناونہٕ باپارٮ۪ن دِنہٕ تِم پَتہٕ دُکاندارَن تہِ چھُ یہِ ترٛاوان ڈِسٹِربیوٗٹرن تہِ چھُ ترٛاوان تہٕ جایہِ جایہِ چھِ یِم آیٹم اور واتان امہِ علاوٕ چھِ ییٚتہِ کیٛاہ چھِ اَتھ وَنان سٔنٛدِج وۄپداونہٕ یِوان ییٚتہِ تِم ییٚتِکۍ بٔڑۍ تہٕ خوٗبصوٗرت کھہہ چھُ تِمَن منٛز چھُ تِمن تَتھ زٔمیٖنَس پٮ۪ٹھ چھُ سٔنٛدِج تہِ وۄپداونہٕ یِوان ییٚمہِ سۭتۍ تیٖل تہِ چھُ نیران تہٕ سُہ کٲشُر تیٖل تہِ چھُ ییٚتہِ کھٮ۪نہٕ خٲطرٕ استعمال گژھان

امہِ علاوٕ تہِ چھُ کیٚنٛہہ لۄکٕٹۍ مۄکٕٹۍ یِم زَنہٕ کرٛاپٕس ییٚتہِ گرو یِوان کَرنہٕ تہٕ اگر تُہُنٛد یوٗز چھُ لارٕج سکیٚلہِ پٮ۪ٹھ چھُنہٕ کِہیٖنۍ لیکن لۄکٹِس پیمانَس پٮ۪ٹھ چھِ أسۍ تِم تہِ اِستعمال ہٮ۪کان کٔرِتھ